اسلام علیکُم ییٚتہِ اَگَر کانٛہہ تہِ ڈِسپیوٗٹ چھُ آسان کُنہِ فیملی مَنٛز گۄڈنیٚتھ چھِ کَران کوٗشِش سُہ پننی فیملی مَنٛز سولو کَرٕنۍ اورٕ یورٕ کَران پَنٕنۍ سٲری گَرٕکۍ بٲژ کَتھ کانٛہہ سَمِجدار فیملی ممبر اگر آسہِ فیملی مَنٛز سُے چھُ سَمجاوان باقی سارنی بٲژَن کیاہ مَسلہٕ آسہِ اَصل پٲٹھۍ کَران گۄڈٕ ڈِسکَس تَتھ پیٹھ کیاہ مَسلہٕ چھُ کیاہ مَطلَب کیاہ دلیل چھِ تمہِ پَتہٕ چھِ وٕچھان مَطلَب کٲنٛسہِ فیملی میٚمبَرَس ما چھِ غَلطی اَتٮ۪ن یا کانٛہہ مَطلَب کُس چھُ صحیٖح کُس چھُ غَلَط پَتہٕ نصیحت تِمَن پانہٕ ونی کَران یُس غَلَط آسہِ تمِس اَلَگ طور کَران کوٗشِش سَمجاونٕچ یہِ چھُنہٕ ٹھیٖک کینٛہہ یہِ چھُ غَلَط گَژھان یہِ ژٕ کَران چھُکھ ہہُ چھُ کَرُن یہِ چھُ کَرُن اَصل پٲٹھۍ کَران کوٗشِش مَطلَب یہِ آرام سان کَران کوٗشِش تمِس اِنسانَس سَمجاونٕچ یا یُس بیاکھ اِنسان تہِ چھُ آسان تمِس تہِ کَران ہُہ کوٗشِش اَصل پٲٹھۍ سَمجاوٕنۍ گۄڈٕ گَرس مَنٛزے پانہٕ ونۍ یُس گَرکُے کانٛہہ زیُتھ چھُ آسان سُے چھُ کَران گۄڈٕ کوٗشِش مَطلَب سٲری مَسلہٕ حَل کَرٕنۍ اَگَر نے گَرَس مَنٛز یِم مَسلہٕ حَل گَژھِ کِہِنۍ پَتہٕ چھِ تیٚلہِ تمہِ پَتہٕ وٕچھان کانٛہہ مَطلَب اورٕ یورٕ یُس پَننِس پتراتَس مَنٛز زیُٹھ چھُ آسان یا کانٛہہ سمجدار اِنسان چھُ آسان یا کانٛہہ بُزرگ چھُ آسان پَتہٕ چھِ تمِس وَنان یِم مَسلہٕ یِتھ پٲٹھۍ چھُ یہِ کانٛہہ مَسلہٕ اَسہِ گَرَس مَنٛز یَتھ کیاہ کَرو یہِ کِتھ پٲٹھۍ کَرو أسۍ یہِ مَسلہٕ حَل پَتہٕ چھِ وٕچھان تمۍ سٕنٛز راے تہِ کیاہ آسہِ سُہ تہِ چھُ پَننہِ آیہِ کَران کوٗشِش نصیحت کَرنٕچ یا مَطلَب کِتھ پٲٹھۍ کُس مَسلہٕ آسہِ مَطلَب وار اَلَگ اَلَگ مَطلَب قٕصہٕ چھِ آسان واریاہ کُنہ ساتہٕ چھُ ہیٚکان کیبٛہہ فایٚنانشَل پرابلم ٲسِتھ گَرَس مَنٛز تمہ سۭتۍ ہیٚکان کینٛہہ ڈِسپیوٗٹ ؤتھِتھ کُنہِ ساتہٕ چھُ مَطلَب بارننۍ دۄن پانہٕ ونۍ گَژھان کینٛہہ زمیٖنَس پیٹھ یا کُنہِ پیٹھ کُنہِ ساتہِ چھُ مٲلِس تہٕ شُرِس گَژھان ڈِسپیوٗٹ کُنہِ پیٹھ کُنہِ ساتہٕ چھُ مَطلَب خاندارَس تہٕ خاندارنہِ گَژھان کینٛہہ لَڑٲے کینٛہہ ڈِسپیوٗٹ کُنہِ پیٹھ یا کُنہِ ساتہٕ چھُ گَژھان مَطلَب ہَشہِ تہٕ نۄشہِ کینٛہہ ڈِسپیوٗٹ مَطلَب اَتھ چھِ واریاہ قسم اَلَگ اَلَگ طریقُک ڈِسپیوٗٹ چھُ آسان پَتہٕ چھُ وٕچھان مَطلَب ییٚلہِ أسۍ پتہٕ چھ أسۍ گۄڈنٮ۪تھ چھِ أسۍ کَران کوٗشِش گَرَس مَنٛزے سالو کَرن اَگَر نہٕ گَژھِ تمہ پَتہٕ چھِ وٕچھان پَننِس پٕتراتَس مَنٛز کانٛہہ زیُٹھ بُزَرگ ما چھُ پَتہٕ ییٚلہِ تمِس چھِ وَنان أسۍ مَطلَب یُس تہِ قسم یہِ لَڑٲے آسہِ ڈِسپیوٗٹ آسہِ تَتھ مُتلِق چھُ تمِس سورُے وَنان تہٕ سُہ چھُ پَتہٕ پَنٕنۍ راے دِوان سُہ چھُ سورُے قِصہٕ بوزان کیاہ دلیٖل چھِ پَتہٕ چھُ سُہ پَنٕنۍ راے دِوان پَننہِ آیہِ باسہِ تمِس مَطلَب کِتھ پٲٹھۍ ہیٚکہِ مَثلہٕ حَل گٔژھِتھ سُہ چھُ تِمَن تمہِ آیہِ وَنان یہِ کٔرِو تُہۍ ہُہ کٔرِو یِتھ پٲٹھۍ کٔرِو یِتھ پٲٹھۍ کٔرِو تہٕ تِم تہِ چھِ اَصل پٲٹھۍ بوزان تِم تہِ چھِ مَطلَب کَران تِم چیٖز ایٚپلاے یہِ سُہ وَنان چھُ تہٕ کَران چھِ تِم تِمَن چیٖزَن پیٹھ اَصل پٲٹھۍ غورٕ فکر تہٕ یہِ کَران چھِ تِم تِم چیٖز یہِ سُہ وَنان چھُ تِمَن اَگَر تِمَن باسہِ گو مَسلہٕ حَل تہٕ گو ٹھیٖک اگر نہٕ باسان چھُ اَگَر نہٕ تمِس باسہِ مَطلَب فٲیدٕ مِلیو کِہِنۍ یا مَطلَب امہ سۭتۍ گو نہٕ سواو کِہِنۍ مَسلہٕ تمہِ پَتہٕ چھِ کَران کوٗشِش پَتہٕ وٕچھان پَننِس ہَمسایَتَس مَنٛز آس پاس یا پَننیٚو رِشتہٕ دارَو مَنٛزچھُ کانٛہہ آسان تیُتھ کانٛہہ اِنسان ییٚمۍ سٕنٛز کَتھ سٲری چھِ بوزان یُس اَصل مَطلَب سَمجدار اِنسان چھُ آسان یِوان ماننہٕ یا ییٚمۍ سُنٛد یُس مَطلَب اَصل چھُ آسان مَطلَب یا فٲصلہٕ یُس اَصل پٲٹھۍ چھُ ہیٚکان کٔرِتھ یُس اَصل پٲٹھۍ اِنصاف ہیٚکہِ کٔرِتھ کیاہ دلیٖل آسہِ پَتہٕ چھِ تمہِ پَتہٕ تمِس وَنان یہِ مَطلَب سُہ ہَمسایو مَنٛز ٲسۍتَن سُہ رِشتہِ دارَو مَنٛز ٲسۍتَن تہٕ پَتہٕ چھِ تمہِ پَتہٕ تمِس وَنان مَطلَب یِتھ پٲٹھۍ چھُ مَسلہٕ کینٛہہ اگر نہٕ یہِ سُہ تہِ چھ پَتہٕ پَنٕنۍ راے دِوان سٲرے مَطلَب کیاہ دلیٖل چھِ کیاہ نہٕ چھِ سُہ تہٕ چھُ پَتہٕ پَنٕنۍ راے دِوان تِمَن کِتھ پٲٹھۍ کٔرِو حَل کیاہ آسہِ تمِس پَنٕن ایٚکسپیٖرینس زِندگی ہٕنٛز روٗزمٕژ سُہ چھُ پَننہِ آیہِ تِمَن وَنان کیاہ کٔرِو کِتھ پٲٹھۍ کٔرِو تہٕ لَگ بَگ چھِ یِتھے پٲٹھۍ گَژھان مَطلَب سٲری مَسلہٕ پَتہٕ حَل اَگَر نہٕ گَرَس مَنٛز گَژھَن تیٚلہِ وٕچھَن پَننِس پتراتَس مَنٛز یا آس پاس گامَس مَنٛز کانٛہہ ہَمسایو مَنٛز کانٛہہ اَگَر نہٕ سُہ تہِ ہیٚکہِ سولو کٔرِتھ تمہ پَتہٕ چھُ وُچھان پَتہٕ رِشتہِ دارَن مَنٛز کانٛہہ ما چھُ زیُٹھ مَطلَب یُس اَصل یمہِ سُنٛد ہیٚکَن بوٗزِتھ سٲری فیملی ممبَر اَصل پٲٹھۍ تمہ پَتہٕ چھِ پَتہٕ تٔمٗۍ سُنٛد بوزان تہٕ ییٚلہِ باسہِ تمہ سۭتۍ گو حَل تہٕ گو ٹھیٖک اَگَر نہٕ تمہ پَتہٕ چھِ تیٚلہِ پَتہٕ تھوڑا تھوڑا مَطلَب ہیٚوٚر ہیٚوٚر کھَسان تمہ پَتہٕ یا گامہٕ کِس مۄکدَمَس پیٹھ چھُ پیٚوان مَسلہٕ تِم چھِ آسان مَطلَب تھوڑا تھوڑا ییٚلہِ بٔڑۍ کیس چھِ آسان اَکثَر چھِ گَژھان یِتھے پٲٹھۍ سٲری مَسلہٕ حَل اَسہِ اوس ییٚتٮ۪ن مَطلَب ہَمسایَن مَنٛز تِمَن اوس پٔتۍمیٚو پانٛژَو شےٚیو ریٔتو پیٹھِ تھوڑا مَسلہِ چَلان پانہٕ ونۍ تِمَن اوس نۄشہِ سۭتۍ تھوڑا ڈِسپیوٗٹ تِمَن ٲس نۄشہِ سۭتۍ آسَن لَڑٲے دُہے دُہے دُہے آسہٕ تِمَن لَڑایہِ آسان تِم ٲسۍ نہٕ اکھ دۄہہ تہِ ہیٚکان اَصل پٲٹھۍ گُزٲرِتھ ڈیلی اوس تَتہِ آسان شور کریٚکہٕ ناد تِمَن اوس ہَشہٕ تہٕ نۄشہٕ پانہٕ وٕنۍ یہِ جَگڑٕ آسان دُہے لَڑٲے مَطلَب موٚہموٗلی چیٖزَن پیٹھ آسہٕ تِمَن لڑایہِ گَژھان مَنٛزٕ آسہٕ تَتہِ لَڑایہِ گَژھان بانہٕ چھَلنَس پیٹھ مَنٛزٕ آسہٕ گَژھان بَتہٕ رَننَس پیٹھ مَنٛزٕ آسہٕ گَژھان ڈُونَس پیٹھ مَنٛز پَلَو چھَلنَس پیٚٹھ یِمنٕے یِمنٕے چیٖزَن پیٚٹھ آسہٕ تَتہِ دُہے آسان لَڑایہِ پانہٕ ونۍ ٲسۍ تِم دُہے مَنٛزٕ آسان پانہٕ ونۍ پتہٕ تِمَن یِم مٔہنی زِٹھ ٲسۍ تِم ٲسۍ پَتہٕ آسان ہمِس تہٕ نصیحت کَران ہمِس تہٕ نصیحت کَران مَگَر نہ ٲس مَطلَب ہُمِس وسان نہ ٲس ہُہ مانان نہ ٲس ہُہ مَطلَب ہُہ تہِ ٲس نہٕ پَنٕنۍ پَژھ تراوان ہُہ تہِ ٲس نہٕ پَننۍ سۄ مَطلَب پَس تراوان بہٕ کیاہ مانہٕ یُہُنٛد بٕیہِ چھَس ٹھیک ہُہ ٲسۍ دَپان بٕیہِ چھَس ٹھیک بہٕ کیاہ مانہٕ یہُنٛد تِمَن اوس نہٕ ٹوٹَل اورٕ یورٕ مَطلَب کِہِنۍ اَنڈَرسٹینٛڈ نہ ٲس ہُہ بوزان ہُمہِ سُنٛد نہ ہُہ ہُمہِ سُنٛد نہَ ٲسۍ تِم گَرکٮ۪ن زِٹھٮ۪ن ہُنٛد بوزان تمو اوس گَرکٮ۪ن زِٹھٮ۪ن تہِ واریاہ ٹیٚنشَن تُلمُت تِم ٲسۍ نہٕ ہیٚکان مَطلَب کٕہٕنۍ بٲژ اوس نہٕ تِہُنٛد ہیٚکان خۄش روٗزِتھ نہَ اَصل پٲٹھۍ اورٕ یِہَن تھٔکِتھ پھٕٹِتھ گَرِ ٲسۍ آسان تِمو لَڑٲے تُجمٕژ پَتہٕ کٔر تِمو کٲم پَتہٕ ہُہ مَطلَب ونیاے تِمو پَنٕنۍ کِنۍ سارنے یِتھ پٲٹھۍ چھُ مَسلہٕ یِتھ پٲٹھۍ چھُ مَسلہٕ ٲسۍ تِمَن سٲری یِہَے نصیحَت آسان کَران مَگَر تِمَن اوس نہِ اَندان کِہِنۍ یُس تِمَن نصیحت اوس کَران سُہ تہِ اوس پَتہٕ دَپان بہٕ مَطلَب یِم چھِ نہٕ کینٛہہ یِم چھِنہٕ بوزنے یورُک یہِ گوو بٔلۍ پَنُن ٹایِم کَرُن زایہِ پَتہٕ کیاہ گوو سُہ لاسٹَس پتہٕ مَسلہٕ تِمَن پَتہٕ یِم گامَس مَنٛز چھِ آسان اَسہِ مَطلَب پَنٕنۍ یَتھ مَحلَس مَنٛز زِٹھۍ کینٛہہ نَفَر زٕ ژور یِم اَصل پٲٹھۍ کانٛہہ تہِ فٲصلہٕ چھِ اَصل پٲٹھۍ حَل کَران پَتہٕ کیاہ ووٚنُکھ سُہ مَطلَب تِمَن وُوٚنُکھ پَتہٕ سٲرے سچُویشَن یِتھ پٲٹھۍ چھِ تمو دوپُکھ دوپہٕ ہیٚکھ ہُہ اگر یِمَن یِتہ پٲٹھۍ یوٗتاہ مَسلہٕ چھُ پانہٕ ونۍ یِم چھِنہٕ ہیٚکان ٹوٹَل مَطلَب بییٚہِ چھِ نصیحت تہِ کٔرمٕژ واریاہَو زِٹھیٚو وٹھیٚو اورٕ یورٕ یِمَن چھُنہٕ یِم چھِنہٕ بوزان کٲنٛسے ہُنٛد نہ مانان کٲنٛسہِ ہُنٛد نہ کیٚنٛہہ تیٚلہِ چھُ فٲہہِ تیٚلہِ چھُ مَطلَب بہتَراَتہِ چھُ اَکوے مَطلَب یہِ حَل کَرنہٕ خٲطرِ اَکوے آپشَن وۄنۍ بَچان سُہ گوو کہِ زِ یِمَن چھُ اَلَگ دیُن مَطلَب یِم ہَش تہٕ تٔمۍ سُنٛد کھاندار مَطلَب ہیٚہر باب تہٕ ہَش تِم بیٚہَن اَلَگ یُس تِہُنٛد شُر چھُ سُہ بیٚہہِ پَننہٕ خاندارنہِ سۭتۍ اَلَگ تِم بیٚہَن اَلَگ اَلَگ تہٕ تمہ سۭتۍ ہیٚکہِ ہُہ روزِ پَننِس گَرَس مَنٛز اَصل پٲٹھۍ ہہُ روز پَننِس گَرَس مَنٛز اَصل پٲٹھۍ پانہٕ ؤنۍ روزِ نہٕ یِمَن کِہِنۍ ٹَچ وَچ تہٕ یِم ہیٚکن اَصل پٲٹھۍ روٗزِتھ مَطلَب بییٚہِ ہیٚکن اَصل ہُہ کَرٕ پَننِس گَرَس مَنٛز کِتھ پٲٹھۍ آسٮ۪س کَرُن کیاہ آسٮ۪س کَرُن ہُہ کَرٕ پَننِس گَرَس مَنٛز تہٕ یِتھ پٲٹھۍ ہیٚکن یِم خۄش روٗزِتھ پَتہٕ کٔرٕکھ تمو کٲم تہٕ دیُتُکھ تِمَن اَلَگ اَلَگ کوٚر تمو سٲرسے حِصہٕ بانَن وانَن سٲرسی جایہِ زمیٖنَس کوٚر تِمو اَلَگ اَلَگ حِصہٕ ہُم مَطلَب زٕ بیٖٹھۍ اَلَگ نیٚچوٗ تہٕ نۄش بیٖٹھۍ اَلَگ مول تہٕ موج بیٖٹھۍ اَلَگ وۄنۍ گے تِمَن تَقریباً داہہ کاہہ دۄہہ گے تِمَن اَلَگ اَلَگ درامۍتِس وۄنۍ چھُ تَتہِ اَصل اَمن آز زَن وۄنۍ چھِ نہ تَتہِ لَڑاے آسان نہ کینٛہہ آسان وۄنۍ چھ اصٕل پٲٹھۍ آسان تَتہِ نہ شور نہ کیٚنٛہہ نہٕ ہُہ تہِ چھ پنٕنِس وۄنۍ اصٕل پٲٹھۍ ہَش تہِ نۄش تہِ چھِ پنٕنس گرَس منٛز اصٕل پٲٹھۍ وۄنۍ چھُ نہٕ تِمَن کہٕنۍ مسلہٕ آسان کٕہٕنۍ پنگہٕ آسان بیٚیہِ چھِ تِم واریاہ اصٕل پٲٹھۍ خۄش تہٕ خۄشحال آسان آز شکریہ